السلام علیکم ورحمۃ اللہ وبرکاتہ آز ونہو تۄہہِ بہٕ کینٛہہ رٮ۪واج یِم زن أکِس نٔیِس زیٚنہٕ وٲلِس شُرِس پٮ۪ٹھ اپناونہٕ یِوان چھِ ییٚلہِ سٲنِس علاقس منٛز اکھ نوٚو شُر زیٚوان چھُ گۄرٕ چھُ تٔمِس کنزل کران بممَن پتہٕ ییٚلہِ ہفتہٕ کھنڈ گژھان چھُ پتہٕ چھُ تٔمِس ناو کران اگر بچہِ ٹھیک روزِ سُے ناو تھاوان اگر بچہِ بچہِ تھوڑا ہوٚر کران چھُ تیٚلہِ چھُ تٔمِس ناو بدلاوان پتہٕ بیاکھ رٮ۪واج چھُ سٲنس علاقس منٛز تتہِ چھِ رشتہٕ دار ہمساے مُبارکَس یِوان تہٕ قسمہٕ قسمٕکۍ چیٖز انان شُرِس خٲطرٕ کانٛہہ چھُ انان پلو کانٛہہ چھُ انان پۄشاک کانٛہہ چھُ انان ٹھوٗل کانٛہہ چھُ انان میٚوٕ کانٛہہ چھُ انان کۄکر یِم چھِ سٲنِس علاقس منٛز کینٛہہ رٮ۪واج ییٚلہِ زَن اکھ شُر زٮ۪وان چھُ